باہہ مارچ زٕساس ٲٹھ اَکہٕ وُہ اگست زٕساس پَنٛداہ ترٛۆوُہ جولاے زٕ ساس تہٕ سداہ شَراہ سیٚپٹمبر زٕ ساس کُنہٕ وُہ پنداہ اکٹومبر زٕ ساس اَکہٕ وُہ تہٕ ژور ڈیٚسمبر زٕ ساس زٕتووُہ